ہابی یہِ یَتھ کٲشِر پٲٹھۍ شوق چھِ وَنان یا عادَت چھِ وَنان کانٛسہِ اِنسان سُنٛد مُختلِف اِنسانَن چھِ الگ الگ شوق اَسان پَنٛنہِ ہابیٖز آسان یِتھَے پٲٹھۍ چھِ میٚتہِ اَکھ ہابی بہٕ چھِ لیٚکھنٕچ لیٚکھنٕچ ہابی لیٚکھنُک شوق یہِ اَتھ مہ یَتھ منٛز زیادٕ تَر چھُ شاعری لیٚکھنُک شوق مےٚ بہٕ چھُس یہِ مٮ۪نیج کَران پَنٛنہِ پڑایہِ سۭتۍ تَتھ سۭتۍ چھُس بہٕ یہِ مَنیج کَران یِتھ پٲٹھۍ دۄہَس سُکوٗل ٲسِتھ یا ٹیوٗشَن ٲسِتھ شامَس ییٚلہِ گَہ گَرٕ چھِ یِوَن اوٚرٕ یِتھ سُکوٗلٕچ کٲم کٔرِتھ پَتہٕ یُتھٕے تَمہِ نِش ییٚلہٕ چھِ گَژھان یا فرٛی چھِ گَژھان پَتہٕ چھُس بہٕ یہِ پَنٕنۍ ہابی کَران یا پَنُن شوق پوٗرٕ کَران لیٚکھنُک شوق یَتھ منٛز شاعری چھِ یِوان سُہ چھُس بہٕ تِتھ پٲٹھۍ میٚنیچ کَران یُتھٕے بہٕ سُکوٗل سُکوٗل ہٕنٛز یا گَرِچہِ کامہِ نِش چھُس فری گَژھان اَدٕ چھُس بہٕ یہِ رایٹِنٛگ یا لیٚکھنٕچ کٲم شُروٗع کَران تہٕ بیٚیہِ بہٕ چھُس یَتھ یَتھ جگہَس پٮ۪ٹھ بہٕ ساروی کھۄتہٕ زیادٕ کَمٛفٲٹیبُل چھُس آسان لیٚکھنہٕ سُہ چھُس پَنٛنہِ گَرِ زیادٕ زیادٕ مطلب زیادٕ کَمٛفٲٹیبُل چھُس آسان بہٕ پَنٛنِس کمرَس منٛز ییٚتہِ بہٕ لیٚکھُن چھُس پَسنٛد کَران تہٕ بیٚیہِ مےٚ چھُس یہِ ساروی کھۄتہٕ زیادٕ شوق کہ بہٕ لیٚکھٕ سا اَصٕل کھۄتہٕ اَصٕل شاعری اَصٕل کھۄتہٕ اَصٕل کَتھ لیٚکھٕ بہٕ یہِ وغیرہ وغیرہ یہِ چھُ میون اَکھ بوٚڈ شوق وغیر